بہٕ چھُس روزان کۄپوارا ڈِسٹرکَس منٛز ییٚتہِ ہسا چھِ پرٮ۪فر کران أسۍ أسۍ گٔژھو گورمینَٹ مُلازِم آسٕنۍ ییٚتہِ ہسا چھُ نہٕ کانٛہہ تہِ اِنڈسٹریٖز یِم اَسہِ جابٕس دِہن یا تہِ کانٛہہ بِزنٮ۪س کرو أسۍ ییٚمہِ ستۍ سون بِزنٮ۪س واریاہ برونٹھ پَکہِ ییٚتہِ ہسا چھِ آسان سردی وَندَس تَمہِ سۭتۍ تہِ ہسا چھُ آسان واریاہ روٚدٕ روٗد بیٚیہِ شیٖن پیٚوان ییٚمہِ کِنۍ سٲنۍ روڈٕس یِم گژھن سورُے بَند ہسا چھِ گژھان اَسہِ ہسا چھِ مطلب واریاہ پرابلِم گژھان بیٚیہِ نہ سا چھُنہٕ تَتھ ٹایمَس پاور روزان کِہینۍ واریاہ پرابلِم حظ ییٚتہِ ہسا چھِنہٕ ہیٚکان أسۍ پریویٹ بِزِنٮ۪س کٔرِتھ کِہینۍ ییٚتہِ ہسا چھِ پرٮ۪فر کران أسۍ گژھو گورمیٚنٹ مُلٲزِم آسٕنۍ کیازِ کہِ اَگر نہٕ کِہینۍ گژھِ رٮ۪تۍ باد یی سیلری پَنٕنۍ تَمہِ موٗجوٗب ہسا چھِ سٲری کران ییٚتہِ گورمیٚنٹ جاب پریویٹ بِزنٮ۪س ہسا چھُ تَتہِ چلان مطلب ییٚتہِ ہسا یِم مطلب واریاہ آبٲدی آسہِ بیٚیہِ ہسا آسہِ ڈیولپمینٹ ہسا آسہِ أمۍ گۄڈٕنیتھٕے گٔمٕژ ییٚتہِ ہسا چھِ اَنڈیولَپٕڈ کَنٹریٖز ییٚتہِ ہسا چھِ روڈٕس کُنہِ پاور ہسا چھُنہٕ کُنہِ اِنٹرنیٚٹ ہسا چھُ لیک کران تہٕ واریاہ چیٖز چھِ اَسہِ پرابلِم گژھان تَمہِ کِنۍ ہسا چھِ تَمام یہِ یژھان پریویٹ جاب پریویٹ جابَن منٛز چھِ اسہِ صِرف سکوٗل اکھ یِم ہسا دِوان چھِ تِم تہِ چھِ سیلری ترٛےٚ ساس یا ژور ساس ہیٚکان دِتھ ییٚمہِ کِنۍ چھُ تمام پرابلِم گژھان ییٚتہِ ہسا پرویٹ جاب تہِ ہیٚکان کُنہِ جایہِ کٔرِتھ کیٚنہہ بیٚیہِ ہسا چھِ کیٚنہہ پرویٹ جاب مطلب ییٚتہِ چھِ زیادٕ تر پیٚوان اَتھٕ موٚزوٗری کرٕنۍ ییٚمہِ کِنۍ تَتھ چھِنہٕ ہیٚکان دۄہَس بٔنِتھ کیٚنہہ ییٚتہِ چھِ تَمام پرٮ۪فر کران أسۍ گژھو گورمیٚنٹ مُلازِم لَگٕنۍ ییٚمہِ کِنۍ سیلری یی ترٕہ ژَتجی ساس رۄپیہِ تہٕ ییٚتہِ چھُنہٕ گرومیٚنٹ تہِ مطلب تُتھ دیانا دِوان کیٚنہہ کہِ مطلب یِم تہِ ییٚتہِ چھِ مطلب شاید پَنژاہ کِنہٕ شیٹھ پٔرسَنٹ ان ایٚمپہٕ اَن ایمپٕلایِڈ تَمہِ کِنۍ ہسا چھِ کیٚنہہ پٔرسَنٹ ہسا چھِ یِم جاب ہسا چھِ کران تہٕ تٔمۍ تٔمنٕے پٮ۪ٹھ چھُکھ تھومُت پوٗرٕ کٔشیٖر ہُند تِمو ڈِپارٹمیٚنٹ تھٲیمٕتۍ تِمنٕے پٮ۪ٹھ أکِس أکِس نَفرَس چھِ گورمیٚنٹ نَفرٕچ ضرورت ژور ژور کامہِ ہسا چھِ آسان یِمن مطلب أکسٕے ڈِپارٹمیٚنٹَس کرنہِ نہ تہٕ ہسا گژھِ گورمیٚنٹ لاگُن تِمن ژورن جاین ژور نَفر تِم ہسا چھُ لوٚگمُت أکسٕے اَکُے نَفر چھُکھ تھوٚمُت ژورَن نَفرن خٲطرٕ